وعلیکُم سَلام آ تُہۍ کٕم چھِو

ٹھیٖک تۄہہِ چھُو ٹھیٖک بوٗزمُت تہٕ اَسہِ چھُ یہِ خانٛدَر کَر چھُو تۄہہِ گوٚو شَتوُہمہِ مان ژٕ اَچھا توٗ بہٕ دِمہِ یہِ کیٛاہ اَکھ سیکنٛڈ نظر گۄڈٕ لِسٹ اَہَن حظ آ شَتوُہمہِ چھُس بہٕ یَلے شَتوُہ سَتووُہ دَہ ساس چھُس بہٕ ہٮ۪وان راتَس اَہَن حظ آ کَم گژھِ نہٕ کِہیٖنٛۍ اَتھ اَتھ چھِ دَہ ساس برابر دِنۍ اَہَن حظ آ سٲلِم أسۍ یِمو ژور نَفَر یورٕ نہَ نہَ ژور بَچہِ کوٚٹ ہٮ۪تھ ژور نَفَر

بیٚیہِ حِساب چھِ ژور نَفَر چھِ راتَس چھِ آسان ژےٚ چھےٚ پَیی پانہٕ یہِ حظ چھِ واریاہ کَم توتہٕ حظ أسۍ چھِ ژور نَفَر حظ نہَ حظ نہَ ژور نِہٲرۍ چھِنہٕ حظ تَوَے اَتہِ ما چھِ پانسٕے یٲتۍ کھٮ۪ن مےٚ پۅنٛسہٕ ہَے پانٛژھ ہَتھ رۄپیہِ حظ گژھنو بیٚیہِ کَم بَس نہَ نہَ تَتھ منٛز چھِنا تَتھ منٛز حظ گَژھِ نہٕ تیٛوٗتاہ نہَ حظ گَژھِ نہٕ اَچھا چلو ٹھیٖک چھُ تہٕ اَسہِ کوٚت چھُ یُن اَسہِ کوٚت چھُ یِون وۅنۍ ٹھیٖک ٹھیٖک

ہَے نہَ تِم چھِ أتی خانٛدَر ہَے چھُ تہٕ اَتھ منٛز کیٛاہ بَتہٕ چھُ وۅنۍ ژھانٛڈُن اَسہِ ہَے نہَ حظ سُہ چھُ تِژھ کَتھ آسہِ نہٕ ٹھیٖک حظ چھُ بہٕ سوزہو تۄہہِ ایٚڈرَس تہٕ ٹھیٖک چھُ اَدٕ حظ اَدٕ حظ